بہٕ چھُس تَتھ علاقَس منٛز روزان تَتھ رِشوارِ منٛز روزان یَتھ سَر زٔمیٖنہِ جنت تہِ چھِ وَنان کَشمیٖر یتھ علاقَس منٛز چھِ ساروی کھۄتہٕ زیادٕ مُسلمانَن ہِنٛز آبٲدی تہٕ اَتھ سۭتۍ سۭتۍ چھِ أسۍ یِم تہِ مذہبی رسوٗمات چھِ اسہِ مذہبی فَرٲیض چھِ اَسہِ تِم چھِ أسۍ اَنجام دِوان تَتھ منٛز چھِ ساروی کھۄتہٕ بوٚڑ اَکھ یہِ کہِ أسۍ چھِ نمازِ جُمعہ ادا کَران ہمیشہٕ وقتَس پٮ۪ٹھ تہٕ بہٕ تہِ چھُس تتھ نمازِ منٛز شرکت کَران تہٕ اَتھ سۭتۍ سۭتۍ چھِ أسۍ باقٕے نماز تہِ پَران یعنی عیٖد نماز چھِ پَران یا باقٕے محرَم وغیرہ چھِ أسۍ یِمَن تَمامَن منٛز چھِۍ شِرکت کَران تہٕ خاص کر چھِ أس ہر کانٛہہ مذہبی فنٛگشَن مذہبی کٲم اَنجام دِوان

بیٚیہِ کانٛہہ تہِ مذہبی کٲم کَرنَس منٛز چھِنہٕ أسۍ کوتاہ ہِی زانان کینٛہہ چاہے اَسہِ کٲنٛسہِ مَدَتھ آسہِ کَرُن پونٛسہٕ رٔنگٕۍ چاہے اَسہِ کٲنٛسہِ تعلیٖمی لِحاظ مَدتھ آسہِ کَرُن ہر کُنہِ لِحاظ چھِ أسۍ تِمَن مَدتھ کَران بیٚیہِ یِم تہِ یَتھ سٲنِس علاقَس منٛز بٔڑۍ بٔڑۍ بُزَرگ پیٖر چھِ گُزریمٕتۍ تِۍ تِمَن چھِ بالکُل اَسہِ تِژھ مُقدس جاے بَنٲومٕژ یعنی آستان چھِ بَنٲومٕتۍ تِمَن آستانَن پٮ۪ٹھ چھِ أسۍ زیارتَس تہِ گژھان تہٕ تَتہِ چھِ دُعا دٲے خٲر تہِ کَران تہٕ اَتھ سۭتۍ سۭتۍ سۭتۍ چھِ تِہنٛز تعلیٖمات یِم زَن چھِ اَسہِ تِمَن پٮ۪ٹھ چھِ أسۍ عمل تہِ کَران